وَن زیٖرو زیٖرو زیٖرو زیٖرو فایو ایٹ وَن زیٖرو زیٖرو ٹو وَن زیٖرو وَن فایو وَن وَن زیٖرو ٹو ایٹ ٹو وَن ٹو نایِن ایٹ وَن